بِسمِ اللہِ بہٕ حظ چھُس روزان شُپیَن ڈِسٹِرٛکَس منٛز ییٚتیُٚک حظ چھِ سون یِم أنٛدۍ پٔکۍ گام چھِ یِم یِم لوکَل گام چھِ اَتہِ حظ چھِ اَسہِ واریاہ یتیٖم حظ اور واراہ چھِ تِم یِم بِچٲرۍ غریٖب چھِ أڑۍ حظ چھِ تِم یِمَن مول چھِنہٕ یا اَڑٮ۪ن چھِ تِم یِم نہٕ ماجہِ واجہِ چھِ

أڑۍ چھِ تِم یِمَن بِچارٮ۪ن اٮ۪کسِڈںٛٹ چھُ گوٚمُت تِمَن چھَنہٕ اَڑٮ۪ن نٔر تہِ کِہینۍ تہِ اور زَنٛگ تہِ چھَکھ نہٕ کِہینۍ أسۍ حظ چھِ پَتہٕ أڑۍ حظ چھِ یتیٖم یِم حظ بِچٲرۍ یِم یتیٖم چھِ تِمَن ہِنٛد خٲطرٕ چھِ أسۍ پَتہٕ پونٛسہٕ وونٛسہٕ اَنَان کَران جمع اورٕکۍ یورٕکۍ سٲنۍ بیٚیہِ ہَسا چھِ اَسہِ یہِ آرگٕنایزیشَن سون حظ یہِ کہ أنٛدۍ پٔکۍ گام یا بیتُل مال منٛز چھِ أسۍ پَتہٕ أمۍ پونٛسہٕ دِوان بیتُل مال منٛز چھِ أسۍ پونٛسہٕ دِوان یا چھِ أسۍ فی سبیٖل اللہ رۄب سٕنٛدِ طرفَے سۄمبراوان یِمَن خٲطرٕ اور یِم ہسا یِم نزدیٖکٕکۍ یِم یتیٖم چھِ یا کینٛہہ بِچارٮ۪ن اَڑٮ۪ن چھِنہٕ مول اَڑٮ۪ن چھِنہٕ موج یا چھِ یِم کہ اٮ۪کسِڈَنٛٹ چھِ گوٚمُت یا چھِ غریٖب یا چھِ أڑۍ تِم زیادٕ بُزرگ اِنسان بِچارٮ۪ن اَڑٮ۪ن حظ چھِنہٕ گَرٕ تہِ کِہینۍ اَڑٮ۪ن چھِ أڑۍ ہسا چھِ گَرٕ وَرٲے بِچٲرۍ وارَے اور اَتھ ہَسا چھِ یِمو خٲطرٕ چھِ أسۍ کران پَتہٕ پونٛسہٕ وونٛسہٕ جمع واریاہ پونٛسہٕ ہسا چھِ یمَن لَگنٕے البتہ ییٚتہِ حظ چھِ سٲری دِوان اَسہِ چھِ پٮ۪وان واریہَن گامَن تامَتھ گژھُن یِم ہمساے کم یِم چھِ اَسہِ تِمَن یمَن تہِ چھِ پٮ۪وان یمَن نِش پونٛسہٕ وونٛسہٕ کَرٕنۍ جمع اَڑٮ۪ن چھِ بِچارٮ۪ن مکان پرٛابلِم تِمَن تہِ چھِ پَتہٕ أسۍ دِوان مکان بنٲیِتھ حظ بیتُل مال منٛز چھِ دِوان پونٛسہٕ وونٛسہٕ اور تِم تہِ حظ چھِ اَصٕل پٲٹھۍ الحمدُ اللہ پَکَان اَصٕل پٲٹھۍ